مےٚ ٲسۍ واریاہ نٮ۪برِم دوست یِم مےٚ وَنان ٲسۍ کہِ اَسہِ دِ ژٕ یِتھ کَن یِم چیٖز ٹرٛانَسلیٹ کٔرِتھ تِم ٲسۍ وَنان جیسے کہِ ہَو آر یوٗ تہٕ پَتہٕ اوسُس بہٕ تِمَن وَنان کہِ تِمہٕ اَمیُک مطلب چھُ کَشمیٖری منٛز یِوان تُہۍ کِتھۍ چھُو پَتہٕ ٲسۍ تِم وَنان کہِ وَیر آر یوٗ فرٛام تہٕ پَتہٕ اوس پٮ۪وان مےٚ اَمیُک ٹرٛانَسلیٹ تِمَن وَنُن کہِ تُہۍ کَتہِ چھُو روزان اَمیُک اٮ۪کٕسپیٖرینِس اوس واریاہ زیادٕ اصٕل تہِ بیٚیہِ اوس واریاہ زیادٕ فنی تہِ کیٛازِ کہِ اَسہٕ وُن کیٛازِ اوس یُس تِمَن سَمجاوان سَمجاوان اوس یِوان تِمہٕ ٲسۍ واریاہَن دِلچسٕپ لوٗکھ بہٕ اوسُس تِمَن وَنان کہِ تُہۍ دِیوٗ مےٚ کَشمیٖری منٛز یہِ ٹرٛانَسلیٹ کٔرِتھ تہٕ بہٕ کَرٕمو تۄہہِ یہِ ٹرٛانسلیٹ تہٕ مگر تُہۍ دیٖزیو مےٚ کَشمیٖری ٹُہ ہِنٛدی ٹرٛانَسلیٹ کٔرِتھ یِتھَے کَنی یِتھَے کَنی اَمیُک اٮ۪کٕسپیٖرینٕس اوس واریاہ زیادٕ اصٕل شُکریہ